مےٚ حظ اوس کالجہِ منٛز اَکھ ٹیٖچَر سُہ حظ اوس اَسہِ پروگرامِنٛگ پَرناوان کالجہِ منٛز تٔمِس سۭتۍ حظ اوس اَسہِ اَکھ پروجَکٹ کَرُن یَتھ منٛز أسۍ پانٛژھ میٚمبَر ٲسۍ پانٛژھ یِم ٲسۍ تَتھ گرُپَس منٛز بیٚیہِ اوس سُہ پروفیسَر تہِ اَسہِ سُہ حظ اوس واریاہ زیادٕ ٹَف ہَسا اوس سُہ اَتھ پروجَکٹَس متعلِق تمِس سۭتۍ کٲم کَرٕنۍ پیٚیہِ اَسہِ واریاہ زیادٕ مُشکِل یہِ پروجَکٹ ہَسا اوس اَسہِ رٮ۪تُک تٔمِس سۭتۍ اَکھ اَکھ دۄہ اوس اَسہِ باسان اَکھ اکھ قیامَت تٔمِس سۭتۍ تِکیازِ سُہ اوس واریاہ زیادٕ سخت تٔمِس سۭتۍ کٲم کَرٕنۍ ونۍ اوس نہٕ مےٚ یوتَن باسان کِہیٖنۍ سُہ اوس اَسہِ پانٛژؤنے أسۍ ٲسۍ پانٛژھ نَفَر تَتھ منٛز سُہ اوس اَسہِ پانٛژؤنی باسان یہِ اُستاد یُس اَسہِ چھِ اَتھ پروجَکٹَس منٛز اَسہِ یُس اَسہِ ہٮ۪ڈ چھُ اَسہِ اَتھ سُہ چھُ واریاہ زیادٕ سَخت تٔمِس سۭتۍ کٲم اگر أسۍ تٔمِس کیٚنٛہہ ٲسۍ وَنان سَر یَتھ حظ چھِ اِتھ پٲٹھۍ کَرُن سُہ اوس وَنان ہے کٔرِو تُہی بہٕ کَرنہٕ کیٚنٛہہ میون کیاہ غلط چھا ہُو یہِ أسۍ ٲسۍ تِم اگر اَکھ وَنہِ ہے تٔمِس یہِ سَر حظ چھِ غلَط بیٛاکھ تہِ وَنِہَس سَر یہِ حظ چھِ غلط سُہ اوس ونان ہے گٔژھِو کٔرِو تُہی یہِ پروجَکٹ بہٕ چھُس نہٕ کَران وَران کینٛہہ یُس اَنُن چھُو سُہ أنۍ وُن گوٚو بہٕ چھُ سہ پانَے آمُت یوٚتَسَن مےٚ کٚمۍ وونمُت تیٚلہِ یَتَس کٲم کَرنۍٚ تُہۍ چھُو مےٚ وَنان یہِ چھُ غلطَن اَسہِ دوٚپُس سَر ژےٚ نہ حظ چھِے نہٕ بَنان وَنُن کِہیٖنۍ تہِ نہٕ اَسہِ حظ باسیو یہِ چھُ غلط اَسہِ دوٚپ تُہۍ کٔرِو یہِ ٹھیٖک یہِ سُہ اوس توتہِ وَنان پھِیٖر پھیٖر تی ہے گژھِو کٔرِو پانَے تۄہہِ کمۍ ووٚنو تیٚلہِ میٲنِس یَتھ منٛز روزُنَتھَن گٔژھِو روٗزِو بَدل سۭتۍ یِتھ پٲٹھۍ کَرُن چھُ پانے کٔرِو تِتھے پٲٹھٮ۪ن میون چھُ نہٕ غلط ولط کینٛہہ بہٕ کیاہ پَانے بَنیو سا تیٚلہِ پروفیٚسَر یَتَسَن مےٚ چھُ نہ پوٚرمُت غلط کیاہ چھُ ٹھیٖک کیٛاہ چھِ أسۍ ٲسۍ نہٕ بہران تٔمِس وننَسَن کِہیٖنۍ تہِ نہ أسۍ ٲسۍ نہٕ پانژوے بہران تمِس کِہیٖنۍ أسۍ ٲسۍ دپان ہے اگر أسۍ أمِس سَرَس وَنو کینٛہہ ہے سَر یہِ حظ چھِ غلط یہِ گَژھِ نہٕ اَسہِ یمہ پروجَکٹ منٛز کٔڑِتھ ژھُنُن أسۍ کیاہ کَرو ٹایم چھِ کَم پروجَکٹَس تہٕ اَسہِ چھُ یہِ سَبمِٹ تہِ کَرُن پِرنسِپلَس نِش تہٕ سُہ تہِ اَسہِ اوس مارکٕس کارڈ یُس اَسہِ اوس سُہ اوس اَسہِ تٔتھۍ تِمننٕے نمبرَن پٮ۪ٹھ اوس سُہ اَسہِ دارمدار اَسہِ ووٚن نہٕ پَتہٕ تٔمِس کِہیٖنۍ تہِ نہٕ پَتہٕ کٔر اَسہِ کٲم اَسہِ پانٛژھ ٲسۍ یِم أسۍ تَتھ منٛزَن مِلِتھ ٲسۍ اَسہِ کٔر کٲم اَسہِ بَنوو سُے پروجَکٹ بَدل بیٚیِس سَرَس سۭتۍ تہِ بَناوان لاسٹَس ییٚلہِ سَرَن ووٚن ونۍ وٕچھِو تُہۍ یہِ چھا ٹھیٖک کِنہٕ وَ وٕچھِو تُہۍ یہِ چھا غلَط لاسٹَس یُتھُے اَسہِ سُہ پروگرام چَلوو تَتھ درٛاو سٲرسٕے خرٲبی سُہ اوس اَسہِ ہاوان سورُے یہِ ہَسا چھُ غلط اَسہِ دوٚپ پَتہٕ سَرَس سَر یہِ حظ چھِ غلط یہِ حظ غلط یہِ نہٕ حظ چھُنہٕ ٹھیٖک کِہیٖنۍ تہِ أسۍ حظ ٲسے ژےٚ وَنان مگر ژٕ نہ حظ اوسُکھ نہٕ مانان کہیٖنۍ ژٕ اوسُکھ ونان ہے گژھِو کٔرِو پانَے کَتہِ چھُو کَرُن مَگر اَمہِ باوجوٗد تہِ سر اَسہِ حظ ووٚنے نہٕ ژےٚ پَتہٕ کِہینۍ تہِ أسۍ ٲسۍ دپان نہ سر خبر أسی ما چھِ غلط تُہۍ چھِو ٹھیٖک وَنان أسۍ وَنو نہٕ تۄہہِ کِہیٖنۍ نہٕ اَسہِ حظ کٔر پَتہٕ کٲم اَسہِ حظ بَنوو الَگ پروجَکٹ یِہے یُس ہَسا سُہ اوس تھوڑا بہت یُس اَسہِ غلط اوس باسان أسۍ حظ ٲسۍ سُہ تَتھ گژھان ٹھیٖک کَران وۄنۍ وٕچھِو حظ تُہۍ یہِ پروجَکٹ یُس چھُ یہِ چھَ اَسہِ ٹھیٖک بَنومُت کِنہٕ یہِ چھُ اَسہِ غلط بَنوومُت تمہِ پَتَن پَننہِ کامہِ سۭتۍ ہَسا یُتھُے تٔمۍ سَرَن وُچھ سُہ پروجَکٹ پَتہٕ تٔمۍ وچھ تَتھ منٛز چھُنہٕ کٕہٕنۍ تہِ رُکاوَٹ یِوان سُہ چھُ چَلان تہِ سیوٚد پَتہٕ یہِ اَسہِ تَتھ بَناوُن اوس سُہ تہِ بَنیو سیوٚد سَرَس باسیو نہ مےٚ ٲسۍ یِم شُرۍ وَنان بہٕ اوسُس غلط کَران مےٚ مون نہٕ اُہنٛد کِہیٖنۍ تہِ مگر اَسہِ ہوٚو تٔمِس پنٛنہِ کامہِ سۭتۍ ہٚوو اَسہِ تٔمِس سَر ژٕ حظ چھُکھ غلط کَران أسۍ حظ ٲسۍ ٹھیٖک کَران سُہ وقت حظ چھُ مےٚ پیٚوان ونہِ تہِ یاد سُہ وقت کوتاہ مُشکِل اوس اَسہِ سُہ ریٚتھ کوٗتاہ مُشکِل گوٚو اَسہِ تٔمِس سَرَس سۭتۍ کٲم کَرٕنۍ لاسٹَس سُہ مُشکِل یُس اَسہِ تٔمِس سۭتۍ اوس سُہ ٹھیٖک کَرنہٕ سُہ صحیح کَرنہٕ خٲطرٕ ہوٚو اَسہِ تٔمِس پنٛنہِ کامہِ سۭتۍ سَر تُہۍ چھُو حظ غلط کِنہ تُہۍ چھُو ٹھیٖک أسی چھا غلط لاسٹَس وون تٔمۍ نہ بہٕ چھُسو تۄہہِ مَنٛگان ونۍ مٲفی مےٚ دِیِو معٲفی بہٕ اوسُس تۄہہِ سۭتۍ زیادتی کَران میونُے اوس غلطَن ہیٚچھنُے چھُ آسان کُنہِ ساتَن وَ چھُ بہٕ اوسُس دَپان ہے نہ بہٕ چھُس خبر کیٛاہ میونُے چھِ ٹھیٖک تُہۍ چھُو غلط وَنان پَننہِ کامہِ سۭتۍ ہَسا ہوٚو اَسہِ تٔمِس سُہ یُس سُہ وقت اوس سُہ تمہِ وِزِ سُہ ٹھیٖک کوٚر اَسہِ پَننہِ وقتہٕ سۭتۍ تمہ پَتَن اوسَن سُہ اسہ پرٮ۪تھ دۄہ پرتھ دۄہ یِوان کُنہ جایہِ ما چھوٗ کینٛہہ کُنہ جایہِ ما چھو کینٛہہ گوٚو ٲخرَس ہوٚو اسہ تٔمِس پَننہِ کامہِ سۭتۍ پَننہِ کامہِ سۭتۍ کوٚر اسہ سُہ ٹھیٖک سُہ پروجَکٹ یُس چھُ تٔمِس سَرَس تہِ ہوو اَسہِ نہ پنٛنہِ کامہِ سۭتۍ نہٕ یہِ ہسا ہووے اَسہِ ہا ژٕ چھُکھ حظ غلط کِنہٕ نہ